وعلیکُم اسَلام آ اَصٕل پٲٹھۍ چھِوا اَوا اَوا باغہٕ دَوا چھِ أسۍ کٕنَان اَوا اَوا اَتھ گوٚو بَرُن سوٗپَر سِٹار اَوا اَوا

دوٚپمَے نا اَتھ گوٚو بَرُن سوٗپَر سِٹار

بیٚیہِ ؤنِو تُہۍ ٹیٖن نہ ٹیٖن اَتھ لَگن مان ژٕ دہ ٹیٖن اَوا اَوا

تَتھ گوٚو تَتھ ترٛاوُن کیلشَم سۭتۍ اَوا اَوا دَ گوٚو دَوا آ گوٚو دَوا چھُ ترٛاوَان سٲری تُہۍ اَصٕل پٲٹھۍ چھُ کَرَان کیٚنچی ویٚنچی ٹھیٖک سان نا

اَوا تیجی مَستیجی اَوا اَوا اَتھ گوٚو کَرُن کیلشَم مۄکلیو ٹینشَن یہِ بَنہِ لگ بگ رۄپیَن پانٛژَن شیٚن ساسَن کَم پَہَم کیٛاہ یہِ تۄہہِ چھو پَییی آز چھِ درٛوگُے دَوا اَ اَز چھِ درٛوگ یِوَان کیلشَم دَوا تہٕ یہِ سوٗپَر تہِ چھِ درٛوگ حظ ساروی کھۄتہٕ یِوَان

اَتھ گوٚو کَرُن سوٗپَر سٹار تہٕ کیلشَم اَوا اَوا تۄہہِ گژھیو سُے سَہَل تہٕ اَصٕل بیٚیہِ تھایہِ نا کُنۍ سُہ نا روزِ ژوٗنٛٹھٮ۪ن داغ کُنہِ جاے تہٕ نا روزِ پَنَس زَردیٛار ییٚمہِ ساتہٕ تۄہہِ خۄش گژھِوٕ صُبحن یی تو کٲلۍ کٮ۪تھ یی تو تہٕ یی زیو

دوٚپمَے نا تُہۍ ترٛایِو ٹیٖن دہ دہ دہ یا ٲٹھ ٹیٖن ترٛٲیُس سُے گژھِ ٹھیٖک اَوا اَوا ٹھیٖک حظ تیٚلہِ روزِ نہٕ کِہیٖنۍ پرٛابلِم ییٚتٮ۪س مال روزِ صاف پَہنَس تہٕ بیٚیہِ مَزٕ دار اَصٕل پٲٹھۍ کِہیٖنۍ ٹینشَن چھُنہٕ پَتہٕ حظ

اَوا اَوا اَصٕل پٲٹھۍ کیٚنچی ویٚنچی چھُ حظ صاف تہٕ کیٚنچی وٲلۍ چھا اَصٕل کَران کیٚنچی کھاد واد چھُ ہرکانٛہہ کیلشَم وٲلۍ ہرکانٛہہ کھاد چھُ ترٛاوَان نا اچھا اچھا ؤلِو کینٛہہ چھُنہٕ پَرواے تُہۍ یی زیو تہٕ ؤنِو کَر یِیِو تہٕ ریٹ چھےٚ وۄنۍ ریٹ وۄنۍ چھو وۄنۍ پَیی رۄپیَس شےٚ ساس لَگہِ شےٚ ساس حظ ہا اچھا تیٚلہِ یی زیو صُبحن کٔژِ بَجہِ یِیِو صُبحن ٲٹھ بَجے یِیِو نا مگر ضروٗری یی زیو ہا اچھا تُلِو بِہِو رۄبَس حَوال ہا چَلو بِہِو